ہیٚلو اسلامُ علیکُم تُہۍ چھُِو اکسا ٹیٛوٗر ٹریولہٕ پٮ۪ٹھ تُہۍ ؤنۍتَو حظ اَز کیٛاہ رے اَز کیٛاہ ریٹ چھِ گژھان جوٚمہِ پٮ۪ٹھ کٔشیٖر تانۍ اَہَن حظ آ اَسہِ اوس جوٚمہِ پٮ۪ٹھ سریٖنگر واتُن مےٚ سۭتۍ چھِ واریاہ بیٚیہِ تہِ نفر تہٕ مگر ریٹ گژھِ مُناسِب گژھٕنۍ نہَ حَظ مگر أسۍ چھِ زٕ ترٛےٚ نفر اَسہِ گَژھِ تھوڑا گژھٕنۍ اَتھ آ ڈِسکاوُنٛٹ تہٕ بیٚیہ چھُ اَسہِ أسۍ ہیٚکو نہٕ تیٛوٗتاہ زیادٕ تہِ اَتھٕ کٔرِتھ کِہیٖنۍ کوٗتاہ کَم گَژھِ اَسہِ تقریٖی نہَ حَظ تَمہِ تہِ زیا کمٕے کٔرۍہوٗس تیٛلہِ چھُ اَسہِ بیٚیہِ تہِ دۅن ترٛٮ۪ن نفرن ترُن تہٕ تِم تہِ سوزہوکھ أسۍ أتھۍ پٮ۪ٹھ روزنُک کیٛاہ حَظ روزنُک کیٛاہ حَظ اِنتظامات چھِ تۄہہِ نِش کھٮ۪ن چٮ۪نُک چھُ حَظ تتی اِنتظام کِنہٕ سُہ چھُ نٮ۪بر کَرُن اَدٕ حَظ آ ٹھیٖک چھُ تہٕ یہِ گٲڑۍ کیٛاہ آسہِ حَظ یتھ منٛز أسۍ ترو جوٚمہِ پٮ۪ٹھٕ آ سریٖنگر تام چلو حَظ شکریہ شکریہ چلو شکریہ